عموٗمَن چھِ أسۍ ییٚتہِ کشمیٖرَس منٛز تِمٕے پٔلانٹٕس رُوان یِم زَن ییٚتہِ سٔروایو ہٮ۪کن کٔرِتھ مگر چوٗںٛکہ دۄہ کھۄ دۄہ چھِ

ٹھیٖک تہٕ ییٚلہِ أسۍ یِم چیٖز چھِ وۄپداوان یِمَن چھُ پھَل تہِ نیران مگر ییٚمہِ ساتہٕ نہٕ زَن کشمیٖرُک سیٖزَن چھُ بدلان وِنٹَر چُھ یِوان تہٕ یِم چیٖز چھِنہٕ ہٮ۪کَان پَتہٕ سٔروایِو کٔرِتھ کینٛہہ وَنہِ ییٚمہِ ساتنَس کینٛہہ چیٖز چھِ آسَان تِم یِمہٕ وِجِٹیبٕلٕز ایٚکسٹرٛا چھِ یِوان تِم وِجِٹیبٕل چھِ أسۍ ہارٕش وِنٹٕرسَن منٛز بَچاوان أسۍ چھِ یہِ ہسا یہِ تِمن کَورِنٛگ تھاوان کٔرِتھ باضٲبطہٕ تاکہ تِمن گژھ نہٕ سٔہ زیادٕ سردی لَگٕنۍ کینٛہہ تِکیازِ زیادٕ سردی منٛز چھِنہٕ تِم ہٮ۪کَان سٔروایِو کٔرِتھ کینٛہہ سَمر سیٖزَن ییٚمہِ ساتہٕ گَژھان آسان چھُ آسان جوٗن جُلے ییٚمہِ ساتہٕ سٮ۪ٹھاہ گَرَم چھُ آسان تہٕ تِمن دۄہَن چھِ أسۍ یِمن کُلٮ۪ن واٹرِنٛگ کَران یعنے کہ أسۍ چھِ تِمن آب دِوان آب دِوان اَمہِ سۭتٮ۪ن چھُ یِہُنٛد یُس زَن یِہ ٹٮ۪مپریچَر چھُ سُہ چھُ روزان مطلب برقرار تہٕ زیادٕ سیٖوِیَر ہیٖٹ چھَنہٕ یِمَن لَگَان کینٛہہ ییٚمہِ سۭتۍ یِم زَن ڈٮ۪میج ہٮ۪کہٕ ہن گٔژھِتھ